اَسہِ حظ اَنے واشَل مِشیٖن أسۍ حظ گٔیے ہور سرینگر کَمپٔنی پٮ۪ٹھ اَسہِ حظ ٲس واشَل مِشیٖن ضرورَت اَسہِ حظ ٲس نہٕ واشَل مِشیٖن کِہیٖنۍ أسۍ حظ ٲسۍ اَتھٕ سۭتۍ پَلو چھَلان أسۍ حظ گٔیٚے ہور کَمپٔنی پٮ۪ٹھ تَتہِ حظ أنۍ اَسہِ واشَل مِشیٖن تِمو حظ ہایے اَکھ ہایے آب وُشُن کَرُن بیٛاکھ حظ ہاییٚیَکھ یہِ موٹَر دار مِشیٖن بہٕ حظ گٔیَس پَتہٕ تور مےٚ حظ أنۍ اَسہِ حظ أنۍ پَتہٕ سیمسنٛگ والٮ۪ن ہِنٛز واشَل مِشیٖن سُہ حظ چھےٚ پَلو ہۄکھناوان تہِ سُہ حظ چھِ پَلو چھَلان سُہ حظ چھِ واریاہ اَصٕل مِشیٖن أسۍ حظ گٔیٚے کَمپٔنی پٮ۪ٹھ پَتہٕ حظ أنۍ مےٚ سیمسنٛگ واشَل مِشیٖن سُہ حظ درٛاے واریاہ اَصٕل اَسہِ حظ ٲس واریاہ پرٛابلِم گژھان مےٚ حظ ٲسۍ بَچہِ زٕ ژور گَرَس منٛز سِمرَن جان ٲسٕم ہَماد صٲب اوسُم سُدیس صٲب اوسُم قعرت جان ٲسٕم پَتہٕ حظ أنۍ اَسہِ واشَل مِشیٖن تہٕ وۄنۍ حظ چھَس بہٕ أتی بہٕ حظ چھَس بہٕ حظ چھَس أتی گَرٕچ کٲم تہِ کَران أتی حظ ترٛاوان بہٕ مِشیٖنہِ منٛز پَلو ژور تِم تہِ حظ چھَس نِوان چھٔلِتھ پَتہٕ حظ گٔیٚے کٲم اَسہِ حظ چھِ آسان زیادٕ زٔمیٖندٲری حظ چھِ آسان اَسہِ چھِ زٔمیٖندٲری آسان پَتہٕ حظ چھِ اورٕ یِوان تھٔج پَلو چھِ آسان چھَلٕنۍ أسۍ حظ چھِ تَتھ منٛز کَملہٕ تہِ ہیٚکان چھٔلِتھ أسۍ حظ چھِ ہیٚکان تَتھ منٛز شیٖٹ تہِ چھٔلِتھ أسۍ حظ چھِ سی شیٖٹ تہِ أسۍ حظ چھِ لینٛفہٕ وورِ تہِ ہیٚکان سُہ حظ درٛاے واریاہ اَصٕل اَسہِ مِشیٖن سۄ کَمپٔنی حظ سۄ حظ ٲس واریاہ اَصٕل کَمپٔنی اَسہِ حظ اوس نہٕ گامکٮ۪ن پَیی پَتہٕ حظ وٕچھ اَسہِ یہِ چھِ واشَن مِشیٖن چھِ آسان پَتہٕ حظ ہیٚچھ اَسہِ تہِ مےٚ نہ حظ اوس نہٕ تگان چَلاونٕے یہِ کِتھ کٔنۍ چھِ ٹایمرَس پٮ۪ٹھ تھاوُن ڈرٛین کِتھ کٔنۍ چھےٚ اَتھ واشَن مِشیٖن کَرٕنۍ یہِ ہۄکھناوُن کِتھ کٔنۍ پَتہٕ حظ ہیٚچھ مےٚ وار اَصٕل پٲٹھۍ ییٚکیٛاہ حظ وَنٛدٕ چھُ آسان وَنٛدَس منٛز حظ چھِ ییٚکیٛاہ بَچہِ آسان پَلو برناوان پَتہٕ حظ چھَلان اَصٕل پٲٹھۍ پَتہٕ حظ ترٛاوان تِم واشَل مِشیٖن منٛز سُہ حظ گژھان تِم حظ گژھان پَتہٕ سپِن پَتہٕ حظ ترٛاوان تارِ پٮ۪ٹھ تھاوان حظ پَلو تہِ اہن حظ اَسہِ حظ ٲسٕے نہٕ أسۍ حظ ٲسۍ واریاہ غریٖب تہِ ٲسۍ أسۍ سۄ واشَل مِشیٖن حظ چھِ واریاہ یُس حظ مےٚ کَمپٔنی پٮ۪ٹھ سُہ ٲس واریاہ اَصٕل سُہ حظ واریاہ اَصٕل تَتھ حظ چھُ اَصٕل تَتھ منٛز چھِ کَملہٕ چھَلان أسۍ چھَلان حظ یِمَن بَچَن ہِنٛز وَردی چھَلان یِم چھَلان یِم لینٛفہٕ وورِ چھَلان تَتھ منٛز حظ سٲری اَسہِ پَلو چھَل سُہ حظ درٛاے واریاہ اَصٕل اَسہِ مِشیٖن اَسہِ حظ وارپوٗل حظ ہاییٚیَم کیٛاہ تھانۍ سۄ نہٕ حظ ٲس نہٕ اَصٕل مِشیٖن پَتہٕ ٲس ہُم سیمسنٛگ مِشیٖن سُہ حظ چھِ واریاہ اَصٕل تَتھ حظ چھِ موٹَر تہِ بوٚڑ سُہ حظ چھِ یہِ سُہ حظ چھِ واریاہ اَصٕل بٔڑ مِشیٖن تہِ أسۍ حظ چھِ اَصٕل پٲٹھۍ تَتھ منٛز پَلو تہِ چھَلان کَملہٕ تہِ چھَلان سورُے حظ چھَلان اَصٕل پٲٹھۍ اَسہِ حظ ٲس نہٕ کِہیٖنۍ اَسہِ حظ چھِ آسان وَنٛدَس ایٚکیٛاہ وَنٛدَس منٛز حظ شُرۍ بَرناوان پَلو پَتہٕ حظ سُہ ترٛاوان یَتھ منٛز واشَن مِشیٖن منٛز ترٛاوان پَتہٕ حظ چھَلان أسۍ اَصٕل پٲٹھۍ اَسہِ حظ چھُنہٕ کانٛہہ ٹٮ۪نشَنٕے نہٕ یُتھُے دَہ کامہِ کَران اَسہِ حظ چھِ آسان کینٛہہ خاندَر چھِ آسان کینٛہہ کٲم چھِ آسان أتی حظ ترٛٲوۍ واشَن مِشیٖن منٛز پَلو تِم حظ نی چھٔلِتھ چھٔکِتھ اَصٕل پٲٹھۍ اَسہِ نہ حظ چھِنہ کانٛہہ پریشٲنی لینٛف مَٹرَس وورِ چھِ چھَلان پَنٕنۍ پَلو چھِ چھَلان اَصٕل پٲٹھۍ یَن حظ یہِ واشَن مِشیٖن ہِنٛز فیسَلٹی آے یہِ حظ ٲس واریاہ اَصٕل یہِ واشَن مِشیٖن ہِنٛز فیسَلٹی یہِ چھِ واریاہ اَصٕل اَسہِ حظ ٲسٕے نہٕ پَتہٕ حظ أنۍ اَسہِ گٔیٚے أسۍ ہور حظ گٔیٚے سرینگر کَمپٔنی پٮ۪ٹھ خبر حظ کیٛاہ چھُس تَتھ ناو تٔتھۍ کَمپٔنی پٮ۪ٹھ حظ گٔیٚے پَتہٕ حظ أنۍ اَسہِ تٔتی واشن مِشیٖن سُہ حظ درٛاے مگر واریاہ اَصٕل واشَن مِشیٖن سۄ چھِ واریاہ واریاہ اَصٕل واشَن مِشیٖن حظ چھےٚ سُہ اَصٕل واشہ واشَن مشیٖن چھےٚ یہِ حظ چھِ أسۍ کَملہٕ تہِ چھَجہِ اَسہِ اوترٕ عیٖد حظ چھِ آسان عیٖد چھےٚ آسان عیٖذ دۄہ چھِ کَملہٕ ژور نِوان چھٔلِتھ لینٛفہٕ وورِ ژور نِوان چھٔلِتھ پَلو تہِ چھِ نِوان چھٔلِتھ یہِ کینٛہہ آسان چھِ تہِ چھِ أسۍ نِوان چھٔلِتھ نہ چھِ ٹٮ۪نشَنٕے نہ چھِ کِہیٖنۍ یِمَن بَچَن ہِنٛدۍ پَلو چھِ آسان شُرۍ چھِ یِوان وارٕ کارٕ اورٕ سکوٗل چھَلان چھِ تِہِنٛز وردی چھَلان دوٚیہِ دۄہی دوٚیہِ دۄہہِ چھِ چھَلان تِہِنٛز وردی بیگ تہِ چھِ ہیٚکان تِہِنٛد واشَن مِشیٖن منٛز چھٔلِتھ اَصٕل پٲٹھۍ حظ چھَلان أسۍ یہِ اَصٕل پٲٹھۍ سۄ مِشیٖن تہِ درٛاے واریاہ اَصٕل واریاہ اَصٕل درٛاے سۄ مِشیٖن مےٚ نہ حظ ٲس نہٕ تگان برونٛٹھ چَلاوٕنۍ کینٛہہ مےٚ حظ اوس گَرَس منٛز سپوز موج ٲسٕم مےٚ حظ ٲس گَرَس منٛز موج ٲسٕم سۄ تہِ حظ ٲس ہیٚچھان ماجہِ تہِ حظ ماجہِ تہِ حظ ہیٚچھنٲوٕم ماجہِ تہِ حظ ہیٚچھنٲوٕم چھَلٕنۍ ماجہِ تہِ ماجہِ تہِ حظ ہیٚچھنٲوٕم چھَلناوٕنۍ موج تہِ حظ ہیٚچھنٲوٕم چھَلناوٕنۍ موج تہِ حظ ہیٚچھنٲوٕم چھل چھَلناوٕنۍ بیٚیہِ حظ ییٚکیٛاہ یہِ مول تہِ مول تہِ ہیٚچھُم مول تہِ مےٚ نہ حظ اَتہِ حظ چھِ موٚہنیوٗ تہِ گژھان واشَن مِشیٖن منٛز سُہ تہِ حظ چھِ ہیٚکان پَلو چھٔلِتھ سُہ تہِ حظ چھِ مےٚ حظ ٲس گَرَس منٛز موج تٔمِس تہِ نہ حظ اوس نہٕ تگٲنی بہٕ حظ وَن پَنُن تہِ مےٚ تہِ حظ اوس نہٕ گۄڈٕ تگٲنی پَتہٕ حظ ہیٚچھنٲونَس بہٕ ماجہِ اَصٕل پٲٹھۍ یٔمۍ ہیٚچھنٲونَس مےٚ حظ اوس گَرَس منٛز بھابھی بھابھی ہیٚچھنٲونَس دوٚپُن یَتھ سُچَس چھِ یِتھ کٔنۍ زیٖر دِنۍ ہُتھ دِکھ یِتھ کٔنۍ زیٖر یَتھ دِکھ یِتھ کٔنۍ ڈرٛین چھے کھَنٕنۍ ہُہ چھی کَرُن یہِ چھی کَرُن پَتہٕ حظ ٲسۍ مےٚ اَصٕل پٲٹھۍ تِم پَلو تہِ چھَلٕنۍ مےٚ حظ ٲس گَرَس منٛز موج ماجہِ حظ ہووُم دوٚپمَس یہِ گوٚو سپنَر یَتھ چھِ وَنان سپنَر یَتھ منٛز چھِ ہۄکھناوٕنۍ پَلو یہِ گوٚو ٹایمَر یَتھ منٛز چھِ مطلب پَلو حظ آسان ترٛاوٕنۍ یہِ گوٚو ڈرٛین یَپٲرۍ حظ چھِ آسان سُہ مٔکٕرۍ آب ترٛاوُن نٮ۪بَر حظ چھُ آسان پَتہٕ حظ ہیٚچھنٲو مےٚ موج اِتھَے کٔنۍ حظ ٲس مےٚ لَکٕٹۍ بیٚنہِ تٔمِس تہِ نہ حظ اوس نہٕ تگان کہِ لَکچہِ بیٚنہِ تہِ حظ ووٚنُم دوٚپمَس یہِ گوٚو یِتھ کٔنہِ ہُہ گوٚو یِتھ کٔنٮ۪تھ یہِ گوٚو یِتھ کٔنۍ اَسہِ حظ ٲس نہٕ تگان واشَن مِشیٖن چَلاوٕنۍ پَتہٕ حظ ہیٚچھ ساروِیو ہیٚچھ اَز حظ چھِ موٚہنِو تہِ ہیٚچھان پَلو چھَلٕنۍ موٚہنِو تہِ یِوان تِمَن تہِ حظ ہیٚچھناوان یہِ گوٚو یِتھ کٔنۍ یَتھ چھِ وَنان کیٛاہ تھانۍ ڈرٛین یِتھ کٔنۍ کِتھ کٔنۍ آسان مگر اَسہِ حظ درٛاے واریاہ کَمپٔنی پٮ۪ٹھ سُہ اَصٕل وا وارپوٗل حظ ٲس وارپوٗل سۄ نہ حظ ٲس نہٕ تِژھ تہِ وۄنۍ حظ أنۍ اَسہِ سیمسنٛگ کَمپٔنی پٮ۪ٹھ مےٚ سۄ حظ درٛاے واریاہ اَصٕل اَسہِ مِشیٖن مِشیٖن اَصٕل پٲٹھۍ وۄنۍ نہ حظ چھِ سٲری گژھان چھَلان آرام اَسہِ حظ میلیٛو فٲیِدٕ یَنہٕ حظ یہِ مِشیٖن آے اَسہِ گامکٮ۪ن اَسہِ حظ اوس اَصٕل پٲٹھۍ تَنہٕ حظ ہیوٚچھ اَسہِ اَصٕل پٲٹھۍ پَلو تہِ چھَل اَسہِ حظ چھ نہٕ دِقت تہِ یِوٲنی اَسہِ حظ چھِ دَہ کامہِ آسان اَکھ حظ چھِ پَلو تہِ نِوان چھٔلِتھ بیٚیہِ حظ چھِ تِم دَہ کامہِ نِوان کٔرِ کٔرِتھ اَسہِ حظ چھ نہٕ سۄ ٹٮ۪نشَن کینٛہہ تیٖتِس کالَس یی مُلکَس اِنسان ژٔنٛڈ کٔڑِتھ ییٖتِس کالَس حظ پَلو چھَلو أسۍ ییٖتِس کالَس أسۍ پَلو گژھن تیار اَسہِ حظ چھَنہٕ کانٛہہ تہِ پرٛابلِم اَسہِ نہ حظ چھَنہٕ کِہیٖنۍ پرٛابلِم اَسہِ حظ چھِ اَصٕل پٲٹھۍ چھَلان پَلو تہِ چھَلان یِم یِم آسَن اَصٕل پٲٹھۍ حظ چھَلان کَملہٕ حظ چھَلان وورِ چھَلان مَٹرَس چھَلان مٹرَس شیٖٹ چھَلان پَلو نِوان چھٔلِتھ شُرٮ۪ن ہِنٛدۍ پَلو نِوان چھٔلِتھ وَنٛدَس منٛز اِنسان کُن جاے گژھان روٗد آسان اورٕ کٔڑۍ تِم پَلو ژھٔنۍ مِشیٖن منٛز کٔرۍ سِپِن ترٛٲوۍ حظ نٮ۪بَرکُن تِم حظ چھِ اَصٕل مِشیٖن حظ چھِ واریاہ فٲیِدٕ سانہِ خٲطرٕ سانہِ خٲطرٕ چھِ اَصٕل مِشیٖن تیٚلہِ حظ ٲسۍ پرٛو وقت برونٛٹھ حظ ٲسۍ چھَلان اَتھو سۭتۍ ٲسۍ چھَلان اَتھو سۭتۍ ٲسۍ چھَلان مِشیٖن اَتھ سۭتۍ تیٚلہِ نہ حظ ٲسٕے نہٕ برونٛٹھ یِم مِشیٖن کہِ اَز حظ آے مِشیٖن اَز حظ چھِ سورُے گَرَس منٛز فیسَلٹی چھ نہ حظ اَصٕل پٲٹھۍ اَز حظ چھِ اَصٕل پٲٹھۍ أسۍ چھَلان چھَلان چھۄکان سورُے کینٛہہ دوٚن مِنٹَن منٛز صُبحٲے وۄتھان ییٖتِس کالَس بُتھ چھَل تیٖتِس کالَس حظ ترٛاوان مِشیٖن منٛز پَلو لاکھ سۄ چھِ نِوان چھٔلِتھ نہ چھِ پریشٲنی تہٕ نہ چھِ کِہیٖنۍ اَصٕل پٲٹھۍ حظ نِوان اِنسان کٔر نہ چھِ کینٛہہ اَصٕل پٲٹھۍ اِنسان پَلو تہِ نِوان چھٔلِتھ پَلو ترٛاوان کُنی ٹِکہِ مِشیٖن منٛز تِم آسان چھٔلِتھ ییٖتِس کالَس اِنسان دَہ کامہِ کَران تیٖتِس کالَس حظ چھِ آسان دَہ پَلو چھٔلمٕتۍ اِنسانَن اَصٕل پٲٹھٮ۪ن تیٖتِس کالَس اِنسان یِوان مٔلکَس ژٔنٛڈ کٔڑِتھ وۄنۍ حظ چھِ یِم لَکٕٹۍ شُرۍ یِمو تہِ ہیٚچھ یہِ مِشیٖن چَلاوٕنۍ مِشیٖن حظ چھِ واریاہ ایٖزی چَلاوٕنۍ یہِ چھ نہٕ کانٛہہ قۄدرَت کہِ مےٚ نہ حظ ٲسٕے نہٕ چَلان مےٚ حظ ہیٚچھنٲو پَنٛنٕۍ موج ہیٚچھنٲوٕم بوے ہیٚچھنووُم بیٚنہِ ہیٚچھِنٲوٕم چھَلٕنۍ اَصٕل پٲٹھۍ حظ ہیٚچھنٲوٕم سٲرۍ ہیٚچھنٲوٕم چھَلٕنۍ بہٕ حظ چھَس چھَلان سورُے کینٛہہ مِشیٖن منٛز اَصٕل پٲٹھۍ واشن مِشیٖن یَنہٕ حظ آیہِ یَنہٕ حظ آیہِ تَنہٕ حظ گٔیٚے اَصٕل فٲیِدٕ حظ ووت اَسہِ واشَن مِشیٖن منٛز مےٚ نہ حظ ٲس نہٕ مےٚ حظ چھُ بوے تہِ چھَلان مِشیٖن مِشیٖن منٛز پَلو ییٚکیٛاہ شُرۍ حظ چھِ اَسہِ آسان یِم حظ یِوان اور سکوٗل کَڑان حظ وردی کُنی ٹِک ژھٕنان مِشیٖن منٛز کٔڑِتھ پَتہٕ تُلان تہٕ ترٛاوان نٮ۪بَر اَصٕل پٲٹھۍ حظ أسۍ چھَلان واشَن مِشیٖن منٛز پَلو حظ چھَلان اَصل پٲٹھۍ اَسہِ حظ آو فٲیِدٕ تَنہٕ اَسہِ حظ اوس تیٚلہِ اوس پرٛون وقت اَسہِ حظ اوس ییٚتٮ۪تھ ناگ سٲری حظ ٲسۍ عیٖذ دۄہ عیٖذ دۄہ گژھان تِم حظ ٲسۍ چھَلان پَلو ہُتٮ۪تھ ناگَس پٮ۪ٹھ مَزٕ حظ اوس لگان شیٖٹ ٲسۍ چھَلان شیٖٹ حظ ٲسۍ چھَلان کَملہٕ وورِ آس چھَلان ہُہ اوس چھَلان یہِ اوس چھَلان اَصٕل پٲٹھۍ حظ ٲس چھَلان اَز حظ آے اَصٕل پٲٹھۍ تیٚلہِ حظ عیٖد آسان اَسہِ اوس آسان ناگَس پٮ۪ٹھ رَش اَصٕل اَز حظ آے یِم اَز حظ چھُنہٕ اَکھ أکِس اِنسان زانٲنی تیٚلہِ ٲسۍ گژھان ناگَس پٮ۪ٹھ مٔشیٖد ناگ اوس آسان سُہ اوس بوٚڑ ناگ حظ گامَس منٛز وۄکھُل تَتھ حظ سُہ تہِ وۄکھلَس منٛز ٲسۍ چھَلان پَلو اَز حظ چھِنہٕ چھَلان کِہیٖنۍ یَنہٕ حظ یہِ مِشیٖن آیہِ تَنہٕ حظ چھِ اَصٕل پٲٹھۍ مِشیٖن منٛز أسۍ چھَلان اَصٕل پٲٹھۍ نہ حظ چھِ پریشٲنی مَرٕد یِوان سُہ تہِ ہیٚکان پَنٕنۍ پَلو ژور ترٛٲوِتھ مِشیٖن منٛز سُہ تہِ حظ چھَلان اَسہِ حظ چھے نہٕ کانٛہہ پریشٲنی آ اَصٕل پٲٹھۍ حظ ٲسۍ چھَلان مِشیٖن منٛز چھَلان پَلو چھِ اَنان سٲری بَچہِ وَچہِ حظ اَصٕل پٲٹھۍ اہن حظ